اَسَلامُ علیکُم یُس سون ایریا چھُ یتھ مَنٛز یِم سٹوڈَنٹ چھِ تم چھِ نہٕ زیادٕ ہایَر ایٚجُکیشَن کَنٹِنیو کَران کِہیٖنۍ ییٚتہِ چھِ کَران زیادٕ تَر یہٕے گریجُویشَن تہٕ کانٛہہ کانٛہہ چھُ پوسٹ گریجُویشَن کَران لَگ بَگ چھِ توتہِ واریاہ پوسٹ گریجُویشَن چھِ کَران توتہِ ٹھیٖکھ ٹھاک مَگَر امہِ ہیٚور ایٚم فِل پی ایٚچ ڈی خٲطرٕ چھِ واریاہ کم گَژھان تِکیازِ یُس سٲنٛۍ ایٚجُکیشَن سِسٹَم چھُ اتھ مَنٛز چھُ نہٕ زیادٕ مَطلَب یہِ ہایَر ایٚجُکیشنَس پَتہٕ تہِ چھَنہٕ جاب واب مِلان بےٚ روزگٲری چھِ واریاہ زیادٕ تہٕ امہِ موٗجوٗب چھِ کوٗشِش کَران لُکھ اَگَر گریٚجویٹٕے یا کینٛہہ ٹیٚن پٕلَس ٹوٗ کَرو کَمپلیٖٹ کانٛہہ ڈِپلوما کورٕس کَرو تہٕ کَرو کُنہِ مَنٛز ایٚنٹری اَگَر کانٛہہ جاب مِلہِ ہہَ چاہے پرایویٹ کَمپنی چاہے گورمیٚنٹ سیٚکٹَرس مَنٛز کُنہِ جایہِ اَگَر کینٛہہ جابا وابا مِلہِ تہٕ کوٗشِش چھِ کَران سٲری وٕنکٮ۪ن پَننہِ رۄپیہِ دہ زیننٕچ تِکیازِ وٕنکٮ۪ن چھُ واریاہ حِساب چھِ وٕنکٮ۪ن چھِ سٲری سٹوڈَنٹ سٲری اِنسان یَژھان اِنڈِپنڈنٹ روزُن وٕنکٮ۪ن چھِ نہٕ أکِس اکھ پیٹھ روزان دار مَدار تھاوان زیادٕ کوٗشِش چھِ سٲری کَران کہِ أسۍ روزہو اِنڈِپنڈنٹ پَننہِ رۄپیہِ دہ زینہَو تِکیازِ وٕنکٮ۪ن چھِ واریاہ کَمپلیٚکس لایِف ضروٗرِیات چھِ زیادٕ خواہِش چھِ زیادٕ امہِ موٗجوٗب چھِ سٲری کوٗشِش کَران پَننہِ رۄپیہِ دہ زیننٕچ تہٕ سٲنِس ایریاہَس مَنٛز تہِ چھِ کَران کٲم لُکھ یا سٹوڈنٹ تہِ اَگَر أسۍ وٕچھو تِم چھِ سٲری کَران کٲم تِم چھِ جاب کَرنٕچ کَران کوٗشِش تہٕ بِزنِس تہِ چھِ واریاہ کَم کَرَان تہٕ سانہِ گامَس مَنٛز اَگَر پٔٹِکیولَرلی وٕچھو ییٚتہِ چھِ بِزنِسَس کُن زیادٕ لُکَن مَگَر اَگر ایریٕہٕچ کتھ کَرو ایریہَس مَنٛز چھِ زیادٕ کَران کٲم جابٕے گَژھِ ہہَ مِلُن پَرَن یِہٕے ڈِپلوما وِپلوما کینٛہہ نٔرسِنٛگ مَنٛز ہیٚلتھ سیٚکٹرس مَنٛز چھ زیادٕ گَژھان سٲنِس ایریَہَس مَنٛز کَرَان کوٗشِش یِہے نٔرسِنٛگ ؤرسِنٛگ بی ایٚس سی نٔرسِنٛگ یا ایٚف ایٚم پی ایٚچ ڈَبلیو تہٕ گَژھَن ریڈیالجی کَرَن او ٹی او ٹی کینٛہہ تہٕ گَژھَان چھِ جابہٕ خٲطرے کَران جابٕے جابَس مَنٛزٕے ایٚپلاے تہٕ سٲنِس گامَس مَنٛز اَگَر أسۍ وٕچھو سانہِ گامٕچ اَگَر کتھ کَرو ییٚتہِ چھِ زیادٕ کَران ییٚتہِ چھِ یہِ چھُ ژوٗنٛٹھۍ ایریا مَطلَب شُپیَنُک یُس ڈِسٹرک چھُ یَتھ مَنٛز چھِ ژوٗنٛٹیٚن سۭتۍ زیادٕ لُکھ وابَسطہٕ تہٕ ییٚتہِ چھِ واریاہ ژوٗنٛٹھۍ کارَس سۭتۍ کَرَان کٲم أڈۍ چھِ گِرا ن ہیٚوَان اَڈٮ۪ن چھُ پَنُن کانٛہہ فیملی بِزنِس دَوا کار چھُ اَڈٮ۪ن مان ژٕ یہِ باغہٕ دَوا کٕنُن أڈۍ چھِ اِنسان دَوا کٕنان سُہ بِزنِس کَران کَنٹِنیوٗ أڈۍ چھِ کَران کٲم اَڈٮ۪ن چھ یہِ گَتہٕ مَطلَب یُس گَتہٕ چھ نہَ آسان یُس یتھ مَنٛز ژوٗنٛٹھۍ ووٗنٛٹھۍ چھِ بَرَان تہٕ سُہ گَتہٕ کار چھِ کَرَان أڈۍ أڈۍ چھِ پیٹہِ یِم ہُم پیٹہِ چھان یِم بیٚیہِ بیٚنٛڈ سا ویٚنٛڈ سا آسان پَتہٕ بَناوان پیٹہِ أڈۍ چھِ سُہ کار کَران أڈۍ چھِ یہِ کھاد یۄس دَ باغَن چھِ لَگان سُہ بِزنِس تمیُک بِزنِس کَران کَنٹِنیوٗ تہٕ تہِ سۄ کٲم چھِ سٲنِس گامَس مَنٛز چھِ زیادٕ یہِ باپار کَران مَطلَب ژوٗنٛٹٮ۪ن ہُنٛد کاربار ژوٗنٛٹھۍ ہیٚوان تہٕ کٕنَان ہورٕ پَتہٕ نیٚبرِمٮ۪ن منڈِیَن آرِت کٲم یتھ أسۍ وَنان چھِ تہٕ سُے باپار چھِ کَران سٲنِس گامَس مَنٛز زیادٕ تہٕ ہَایَر ایٚجُکیشنَس کُن چھُ تیٚلہِ تہِ وٕنہِ واریاہ کَم گَژھان تِکیازِ ہایَر ایٚجُکیشَن مَطلَب کٔرِتھ تہِ چھ نہٕ پتہٕ جاب مِلان جاب سیٚکیورٹی چھَنہٕ وٕنکٮ۪ن زیادٕ آسَان ہایَر ایٚجُکیشنَس مَنٚز کہیٖنۍ تمہِ موٗجوٗب چھنہٕ زیادٕ ہایَر ایٚجُکیشنَ کنٹِنیوٗ کَران کینٛہہ